السلامُ علیکم جناب تُہۍ چھُو حظ ٹھیٖک پأٹھۍ صحت چھُ حظ ٹھیٖک شُکُر شُکر تُہۍ چھُو حظ جناب یِم حظ یہِ کِرکٹ یِم ٹورنامٮ۪نٛٹ مَنیجر چھُو حظ جناب تُہۍ أسۍ چھِ جناب آر سی بی اَکھ ہال پٮ۪ٹھ حظ ٹیٖم حظ کِرکٹ کٮ۪پٹَن تَتیُک اَسہِ چھِ اَسہِ اوس جناب یہِ فارم حظ نیُن اَتہِ اوس یہِ ٹرٛافی کھوٗجمٕژ حظ تہٕ یی بوزَے اَسہِ جناب أتھۍ بارس منٛز فارم اوس نیُن وۄنۍ أسۍ ٲسۍ دَپان یی اَتہِ کیٛاہ حِساب کِتاب چھُ کَمہِ حِسابہٕ چھُو گِنٛدناوان تۄہہِ چھُوا وَن وِلیج تھوٚومُت یہِ تۄہہِ چھُوا یہِ ناٹ آوُٹَس بیسہِ پٮ۪ٹھ یا باقِیَن اَدَر یِم وِلیجِز چھِ باقِیَن گامَن گِنٛدِتھ

اَچھا جِناب یہِ ؤنۍتو مےٚ یہِ فیٖس تۄہہِ کوٗتاہ چھُو فیٖسہ ویٖسہ کیٛاہ چھُو تھوٚومُت اَتھ حظ

آچھا آچھا ٹھیٖک اَتھا یہِ ؤنۍتو مےٚ جِناب یُس حظ یہِ مین آف دَ میچ تِمو چھِ تَتھ کینٛہہ تھوٚومُت تۄہہِ اَچھا یہِ چھِ اچھا یہِ چھِ میٹَس پٮ۪ٹھ حظ اَہن حظ آ باقٕے جایہِ یِم پِرٛنسِپٕلٕز یِم اَتہِ چھِ باقٕے گِنٛدَنہٕ وِنٛدَنہٕ اَتہِ اَتٮ۪تھ یہِ کَتھ لوکیشنہِ پٮ۪ٹھ چھُ کَتٮ۪ن چھِ اَہن حظ اۭں اَہن حظ اۭں اۭں اَچھا ٹھیٖک ٹھیٖک اَہن حظ آ جناب اۭں نہ اَمہِ برٛونٛٹھ مےٚ دوٚپ اَمہِ برٛونٛٹھ چھُوا تۄہہ ٹورنامٮ۪نٛٹ کانٛہہ آرگٕنایز کرنوومُت اَتہِ حظ اَتھ پٮ۪ٹھ پِچَس پٮ۪ٹھ حظ اَتہِ اَہن حظ اۭں سُے سُے حظ تی تی تی اَسہِ بوزنٲوۍ یِتھَے کٔٹھۍ نہٕ حظ دپیوکھ ہے پٔتۍمہِ ٹایمہٕ کیٛاہ تھام یِمَن گِنٛدو ٹرٛافی اَتہِ حظ خبر یِمو ووٚن نہٕ تَمہِ دۄہ حظ یِمو ہَسا کھے پونٛسہٕ کیٛاہ تام ٲسۍ وَنان یِتھَے کٔتھۍ تہٕ تِمَن ہَسا کَرنوو اَسہِ سیوٚد کیٛاہ تی بوزیو اَسہِ اَمہِ موجوٗب مےٚ دوٚپ بہٕ کرناو یِہوٚے کنفأرٕم اوسُم کَرُن باقٕے چیٖز کیٛاہ حِساب کِتاب چھُ تَتہِ پتہٕ ڈِسپٕلٕن وِسپٕلٕن سان گژھِ گِنٛدناونہٕ یُن حظ باقٕےٕ پتہٕ ہار جیٖت سُہ چھِ دیٖگر سوال مگر بہٕ چھُس دپان ٹھیٖک ٹھیٖک حِساب کِتاب گژھِ باقٕےٕ کیٛاہ چھُ اَچھا اَچھا تُہۍ چھُوا یہِ واے وایٹ بالہِ پٮ۪ٹھ گِنٛدناوان کِنہٕ رٮ۪ڈ بال چھُو اَتہِ تھٲومٕژ تۄہہِ یَتھ حظ اَچھا ٹھیٖک ٹھیٖک ٹھیٖک چلو ٹھیٖک حظ گوٚو چلو وۄنۍ یِمو تیٚلہِ تیٚلہِ تیٚلہِ حظ کَرٕ بہٕ کأم حظ وۄنۍ اَکہِ دۄیہِ دۄہہِ یِمو حظ أسۍ تہٕ أسۍ نِمو اَہن حظ فون تہِ کرو نا بہٕ بیٚیہِ دیٖزیو چھُنہ ٹھیٖک تَمی دۄہ پتہٕ کیٛاہ آسہِ اَہن حظ میچ تہِ تھٲیِو پتہٕ مگر فلحال فارم نِمو أسۍ پتہٕ کیٛاہ حِساب کِتاب آسہِ چھُنا ٹھیٖک آ اَچھا چلو